مےٚ چھِ ؤیمٕتۍ پنٕنِس گرس منٛز واریاہ قٕسمہٕ کیٚو پوش یَتھ منٛز مےٚ اوٚتانۍ تہِ بیان کوٚر زِ مےٚ چھِ وٕومٕتۍ گۄڈٕنیٚتھٕے وَنہٕ بہٕ پوشَن ہُنٛد مےٚ چھِ اینٛٹریا مےٚ چھُ سیلویا ؤیمٕتۍ مےٚ چھِ ڈیفوڈِلز ؤیمٕتۍ مےٚ چھِ پیٚنسی ؤیمٕتۍ گۄڈٕنیٚتھ ٲسۍ مےٚ پیٚنسی ؤیمٕتۍ تِہُنٛد کال تہِ ہیٚوتُن وۄنۍ مۄکلُن البتہ وُنہِ تہِ چھِ تِم پھلان وٕنکیٚن کِس وقتَس منٛز چھِ اَسہِ گۄلاب تہِ أسۍ کَرو کَتھ فروٗٹسَن ہٕنٛز اَسہِ چھُ ژوٗنٛٹھۍ تہِ وۄپدٲیمٕتۍ اَسہِ چھِ ژوٗنٛٹھۍ کُل تہِ سؠٹھاہ ٲر کُلۍ چھِ اَسہِ ژٕنَن کُل چھِ اَسہِ یا کہِ أسۍ وَنو دَچھہِ کُل تہِ چھِ اَسہِ تہٕ پَتہٕ وَنو أسۍ سبزیَن ہُنٛد اَسہِ چھُ ہاکھ تہِ گَرَس منٛز وَوان أسۍ چھِ ٹَماٹر کُلۍ وۄپداوان أسۍ چھِ اَلہٕ کُلۍ وۄپداوان أسۍ چھِ لٲر وَوان أسۍ چھِ امہِ باپَتھ وۄپداوان کیازکہِ اَسہِ چھُنہٕ پیٚوان بازرُک چیٖز زیادٕ چھِنہٕ أسۍ کَران بازرُک چیٖز اِستعمال تِکیٛازِ یِم بازر چیٖز چھِ آسان بازر میوٕ کَرو أسۍ کَتھ تَتھ چھِ آسان سُہ چھُنہٕ آسان تیوٗتاہ مُفیٖد کینٛہہ یوتاہ أسۍ گَریُک چیٖز چھُ آسان أسۍ کَرو کَتھ سَبزی ہٕنٛز اگر أسۍ گَریُک ہاکھ کھیٚوان چھِ یا کہِ أسۍ چھِ مٔلۍ ہاکھ اَنان یوٗتاہ أسۍ گَرِکِس ہاکس وٕچھو تَتھ چھُ مَزٕ گژھان تَتھ چھُ الگ یہِ آسان تمیُک مَزٕ چھُ بَدَل آسان اگر أسۍ کُنہِ سۭتۍ تہِ ترٛاوان چھُ سُہ ہاکھ تَتھ چھُ الگ لُطف یِوان یُس أسۍ بازرٕ ہاکھ چھِ آسان تَتھ چھَ آسان کھاد چھکِتھ أسۍ چھِنہٕ کَران سُہ فٔٹِلایزَر یوٗز سُہ کَران یوٗز باغَس منٛز یا پَنٕنہِ وارِ منٛز کِہیٖنۍ نہٕ أسۍ چھِ ترٛاوان تَتھ گُہہ گُہہ یَتھ أسۍ وَنان چھِ کوڈنٛگ تہِ چھِ أسۍ تَتھ وَنان گاے ہُنٛد گُہہ کیازکہِ تَمہِ سۭتۍ چھِ سٲنۍ زٔمیٖن تیٖژہ نَرٕم تہٕ تیٖژہ اَصٕل آسان یُس اَسہِ پَگہہ پیداوار چھِ دِوان سُہ چھُ آسان واریاہ اَصٕل پیداوار أسۍ چھِ زیادٕ پرٛؠفَر کَران أسۍ کھیٚمو تِمَے چیٖز یِم اَسہِ گَرِ پَننہِ نیران چھِ